ہو یاسیٖن مےٚ ٲس کٲم ژےٚ نِش یُس تۄہہِ یہِ دَراَصل چھِ دٔلیٖل یِتھ کٔٹھۍ یُس تۄہہِ یہِ کیب سٔروِس وول چھُنَہ یہِ ہَمساے خبر کیٛاہ چھِ تٔمِس ناو عاقِب چھِ تٔمِس شایَد ناو دَپان یہِ تٔمِس اَسہِ اوس مےٚ اوس گژھُن یہِ چکرَس دوستَن سۭتۍ اوس گژھُن پہلگام اَسہِ تہٕ چھِ یِہوٚے روڈ ٹِرٛپ ٲس اَسہِ کَرٕنۍ تَتہِ پٮ۪ٹھ وٕچھو بیٚیہِ تہِ مَہ گژھو کُن تہٕ وَنہِ ٲس یہِ کیب سٔروِس وول ضوٚرَتھ تہٕ مےٚ دوٚپ ژےٚ چھُے أمِس سۭتۍ یاران تہِ اَصٕل تہٕ مےٚ پیوٚوُکھ اَپٲری ژٕ تہِ یاد مےٚ دوٚپ وَنہِ کَروے ژے پِرٛژھوے یہِ کیُتھ نفر چھُ أمۍ سُنٛد چھُ مےٚ بوٗزمُت کہِ دَپان یہِ چھُ اَصٕل رَلوُن نفر اَسہِ چھِ ییٚتہِ واریاہ اَسہِ تہِ چھِ کیب وٲلۍ ییٚتہِ واریاہ مگر تِمَن سۭتۍ چھُنہٕ حساب کِتاب یِوان کیٚنٛہہ تِم چھِ رَلوٕنۍ کیٚنٛہہ تہٕ بیٚیہِ چھِ تِم زیادٕ یہِ کِراے وغیرہ ہٮ۪وان تہٕ أمۍ سُنٛد چھُ مےٚ بوٗزمُت یُس تۄہہِ یہِ ہَمساے چھُو دَپان یہِ چھُ اَصٕل یہِ چھُنہٕ زیادٕ کِراے وِراے تہِ ہٮ۪وان کیٚنٛہہ تہٕ ژےٚ چھَے سٲنۍ پَیی أسۍ چھِ سٲری بے روزگارٕے اَسہِ چھِ پونٛسو لِحاظ تہِ چھِ أسۍ کَمزورٕے تہٕ بیٚیہِ چھِ دَپان أمِس سٔروِس تہِ اَصٕل ڈرٛایوَر تہِ ہُتھ پٲٹھۍ اَصٕل تہٕ پرٛایویسی تہِ دِوان اَصٕل یہِ چھِ وَنہِ کٕلوزٕے دوس مےٚ دوٚپ وۄنۍ اَگر گژھوے یِمَن سۭتۍ چَکرَس تہٕ وۄنۍ گژھِ اَصٕل حساب یُن یہِ گژھِ نہٕ ٹایمٕے یوت گژھُن ضایعہِ کیٚنٛہہ اسی لیے چھُس بہٕ ژھاڈا ساروی کھۄتہٕ بٮ۪ٹَر یُس آسہِ تَتھ پٮ۪ٹھ پیوٚوُکھ مےٚ پَتہٕ ژٕ یاد ژےٚ اوسُتھ اَکہِ لَٹہِ کوٚرمُت یہِ رِکَمٮ۪نٛڈ دوٚپمُت ژٕ اوسُکھ گوٚمُت أمِس سۭتۍ اَمۍ برٛونٛہہ تہِ کَر تام تہٕ ژےٚ دوٚپُتھ اَصٕل حساب آو أمِس سۭتۍ

تَوَے موٗجوٗب کوٚرُے مےٚ پرٛژھُے مےٚ وَنہِ ژے ژٕ وَن پَنٕنۍ رایا أمِس کیُتھ حساب کِتاب چھُ